وعلیکُم سلام تُہۍ چھُو ٹھیٖک صحت چھِ حظ ٹھیٖک کیٛاہ دٔلیٖل ٲس چلے یہِ کیٛاہ آس بہٕ زیادٕ ما چھُس لوٚگمُت زیادٕ ما اوسُس ہے بہٕ حظ اَنَن پانَے اور ترٛٲۍزِہون گَرٕ یِتھٕ کٔنۍ کیٚنٛہہ بہٕ یِمہٕ پانَے اَدٕ حظ اسلام علیکُم